برونہہ کالہِ اوس آسان ٹی وی اکھ گامَس منٛز پَتہٕ ٲسۍ گژھان سٲری تور ٹی وی وٕچھنہِ میچ وٕچھنہِ ٲسۍ أسۍ گژھان شولے فِلِم وٕچھنہِ ٲسۍ أسۍ گژھان ہَمساے سُند تہِ ٲسۍ گژھان فِلِم وٕچھنہِ ٹی وی وٕچھنہِ ٲسۍ گژھان وٕچھنہِ ٲسۍ گژھان وۄنۍ چھُ گرَن منزٕے فون فونَن پٮ۪ٹھ چھِ آسان چَلان ویٖڈیوز سٲری چھِ ویٖڈیو وٕچھان سٲری چھِ آسان فونن پٮ۪ٹھٕے لٔگِتھ برونہہ کالہِ ٲسۍ گژھان أکِس اکھ سُند اَتی اوس مَزٕ یِوان اَتی اوس اِنسان کَتھا باتھا تہِ کران اَتی اوس اورٕچ یورٕچ کَتھا تہِ کران تہٕ وۄنۍ چھُ ٹی ویُک اوس بَہانہٕ آسان وۄںۍ چھِ گرَس منٛز بٲژ دہ تِمَن چھِ دہؤنی اَتھَن کٮ۪تھ فون آسان بیٚیہِ ہَر کانہہ پانَس پانَس آسان تٔتھۍ سۭتہِ تہٕ کانہہ نہٕ کٲنسہِ پرٕژھان